برٛونٛٹھ مہِ زمانَس منٛز یِم فون ٲسۍ تِم ٲسۍ کِپیڈ دار فون لۄکٕٹۍ بٹن دار فون ٲسۍ تِمن وَنان تِم ٲسۍ یِوان کم ریٹس تِم ٲسۍ یِوان کَمَس کَم ساسَس یا پنٛدٕہن شتَن بیٚیہِ ٲسۍ ترٛاون أسۍ برٛونٛٹھ رِچارٕج أسۍ ٲسۍ ترٛاوان دَہہ رۄپیہِ یا وُہ رۄپیہِ أسۍ ترٛاوان أسۍ ٲسۍ دَپان مِس کالہِ سُمبَتھ روزِ تتھ ٲسۍ نیران اَسہِ کَمس کَم رٮ۪تھ تہٕ بیٚیہِ وۄنۍ اَگر أسۍ زیادٕ کھۄتہٕ زیادٕ پونٛسہِ ترٛاوو أسۍ ٲسۍ ترٛاوان ہتھ رۄپیہِ سُہ تتھ تہِ اوس اَسہِ نیران مگر پتہٕ ییٚلہِ أسۍ فون کرہو کٲنٛسہِ یا کیٚنٛہہ کرہو تتھ ٲسۍ اَسہِ ژھٮ۪نان اگر أسۍ ہَتھ رۄپیہِ ترٛاوو پتہٕ کرہو أسۍ دَہَن مِنٛٹن کَتھ یا پنٛدٕہَن مِنٛٹن یا پانٛژن مِنٛٹن اَسہِ ٲسۍ ژھٮ۪نان پونٛسہٕ أسۍ کرہو پانٛژن مِنٛٹن کَتھ پانٛژھ رۄپیہِ ژھیٚنہِ ہَن أسۍ کرہو دَہن مِںٛٹن کَتھ بَہہ رۄپیہِ ژھیٚنہِ ہَن أسۍ کرہو پنٛدٕہن مِنٛٹن کتھ وُہ رۄپیہِ ژھیٚنہِ ہَن برٛونٛٹھ ٲسۍ پونٛسہٕ تہِ ژھٮ۪نان وارِیاہ زیادٕ بیٚیہِ ٲسۍ أسۍ یُتُے أسۍ مِس کالہِ سُنٛمب ٲسۍ ترٛاوان دَہ رۄپیہِ یا وُہ رۄپیہِ أسۍ ٲسۍ کران أڑٕے مِس کال أسۍ ٲسۍ دَپان اگرَے یہِ کال رَٹہِ اَتہِ ژھیٚنٮ۪ن اَسہِ پونٛسہٕ پتہٕ ٲسۍ تِم یہِ ہسا یہِ أسۍ ٲسۍ ترٛاوان رِچارٕج اَسہِ اوس رِچارٕج تہِ لگان وارِیاہ زیادٕ اَسہِ اوس نہٕ یِتھ پٲٹھۍ مان ژٕ أسۍ ترٛاوہو ہتھ رۄپیہِ تتھ نیرِہا رٮ۪تھ نَہ اگر أسۍ ہَتھ رۄپیہِ ترٛاوہَو پتہٕ کرہَو أسۍ أڑِس گٲنٛٹس کَتھ یا گھَنٛٹس کَتھ سُہ مکلہِ ہا تٔتھۍ گھَنٛٹس سۭتی تہٕ مگر برٛونٛٹھ ٲسۍ یُس یہِ وٮ۪لڈِٹی ٲس یہِ ٲس نہٕ ختم گژھان کیٚنٛہہ یہِ ٲس روزان اَنلِمِٹٕڈ تہٕ یِہوٚے فٲیدٕ اوس وٕنہِ یِم أزِکۍ فون چھِ سٕماٹ فون آز چھِ آی فون درٛٲمٕتۍ آز چھِ یِم ٹَچ فون درٛٲمٕتۍ یِمَن چھِ وارِیاہ قٕسم رٮ۪ڈمی چھِ رِیَلمی چھُ یِمن چھِ سۄ فنٛگشَن یِمن پٮ۪ٹھ چھِ أسۍ ہٮ۪کان آز چھِ آن لایَن اٮ۪گزام گَژھان أسۍ چھِ آن لایَن اٮ۪گزام دِوان یِمَن پٮ۪ٹھ یہِ دِتھ تہٕ بیٚیہِ چھِ ہٮ۪کان أسۍ آز چھِ آن لایَن شاپِنٛگ تہِ آسان فونَن پٮ۪ٹھٕے أسۍ چھِ آن لایَن شاپِنٛگ تہِ کَران فونَن پٮ۪ٹھٕے أسۍ چھِ رِچارٕج تہِ ہٮ۪کان فونن پٮ۪ٹھٕے ترٛٲیِتھ بیٚیہِ چھِ أسۍ یِمَن فونَن پٮ۪ٹھ کَران کٲم یِمن پٮ۪ٹھ اگر أسۍ فوٹو تُلو برٛونٛٹھ ٲسۍ تِم یِم کیٖپیڈ دار فون ٲسۍ یِمن پٮ۪ٹھ ٲسۍ نہٕ فوٹو تہِ ہٮ۪کان تُلِتھی أسۍ ٲسۍ پٮ۪وان یَس یہِ وانَس پٮ۪ٹھ گَژھُن یِمن فوٹوسٕٹیٹ والٮ۪ن أسۍ ٲسۍ پٮ۪وان یِمن گَژھُن اَسہِ ٲسۍ پٮ۪وان فوٹو تُلٕنۍ آز چھِ یِم سٕماٹ فون یِمن چھِ سۄ فنٛگشَن یِمو سۭتۍ چھِ أسۍ ہٮ۪کان فوٹو تہِ تُلِتھ یِمو سۭتۍ چھِ أسۍ ہٮ۪کان یہِ آن لایَن یہِ شاپِنٛگ تہِ کٔرِتھ یِمو سۭتۍ چھِ أسۍ ہٮ۪کان آن لایَن رِچارٕج تہِ ترٛٲیِتھ یِمو سۭتۍ چھِ أسۍ ہٮ۪کان آن لایَن أسۍ چھِ ہٮ۪کان بجلی فیٖس تہِ اَمہِ سۭتۍ ترٛٲیِتھ أسۍ چھِ ہٮ۪کان اَمہِ سۭتۍ اٮ۪گزام تہِ دِتھ آن لایَن بیٚیہِ چھِ أسۍ کَران کٲم آز چھِ أسۍ ترٛاوان آز چھِ سِمہٕ اِیَرٹٮ۪ل سِم چھِ جِیو سِم چھِ یِمن چھِ أسۍ پیک ہٮ۪کان ترٛٲیِتھ اگر أسۍ پیک چھِ ترٛاوان أسۍ چھِ ترٛاوان رٮ۪تس پٮ۪ٹھ زٕ ہتھ رۄپیہِ یا زٕ ہتھ نَمنَمت اَسہِ چھُ یِوان تتھ پٔر ڈے زٕ زٕ جی پی تہٕ بیٚیہِ یوٗتاہ کَرو فون تیوٗتاہ رٮ۪تس ژٕ أسۍ اگرَے دۄہس راتس بیٚہمو فونس پٮ۪ٹھٕے تہٕ پیک گژھِ نہٕ ختم کیٚنٛہہ رٮ۪تس یوٗتاہ أسۍ کَرو ہٮ۪کو فون کٔرِتھ تیوٗتاہ یہِ تہِ آز چھِ سۄ سُہوٗلِیت آز چھُ اگر أسۍ آز چھِ ہٮ۪کان ترٛٲیِتھ ؤریَس پٮ۪ٹھ ترٛےٚ ہتھ ترٛےٚ ساس رۄپیہِ یا ترٛےٚ ساس نَمنَمت یا چھِ أسۍ ترٛاوان سَتھ ہَتھ شیٖتھ یا ٲٹھ شَتھ شیٖتھ سُہ چھِ اَسہِ پٮ۪وان ترٛٮ۪ن رٮ۪تن سُنٛمب ترٛاوُن یا ژورَن رٮ۪تن سُنٛمب پتہٕ چھِ أسۍ کَران یوٗتاہ أسۍ فون کَرو تیوٗتاہ اَسہِ چھُنہٕ گَژھان پونٛسہٕ ختٕم کیٚنٛہہ یِہوٚے چھِ آز سُہوٗلِیت یِہوٚے چھِ آز سۄ فنٛگشَن یِمن فونَن اَمہِ سۭتۍ واریاہ مِلے اَسہِ وارِیاہ سُہوٗلِیت اَمہِ سۭتۍ اَسہِ اوس برٛونٛٹھ پٮ۪وان گَژھُن ییٚلہِ اَسہِ یِم بٹن دار فون ٲسۍ ییٚلہِ اَسہِ یِم کیٖپیڈ دار فون ٲسۍ اَسہِ ٲسۍ پٮ۪وان گَژھُن وارِیاہ دوٗر یہِ ہسا یہِ اٮ۪گزام دِنہِ اَسہِ اوس پٮ۪وان گَژھُن وانن پٮ۪ٹھٕے اَسہِ اوس پٮ۪وان گَژھُن بازر یِم سٕٹاک انٛنہِ یہِ اَسہِ اوس پٮ۪وان شاپِنٛگ کرنہِ گَژھُن یور بازر اَسہِ ٲسۍ پتہٕ وارِیاہ پونٛسہِ لَگان اکھ ٲس کِراے تہِ لگان وارِیاہ زیادٕ تہٕ بیٚیہِ اوس لگان اَسہِ وارِیاہ بیٚیہِ اوس اَسہِ یِوان وارِیاہ درٛوٚگ یہِ مِٹیٖریَل بیٚیہِ ٲسۍ أسۍ کَران کٲم أسۍ ٲسۍ ییٚلہِ فون ٲسۍ برٛونٛٹھ کَران أسۍ ٲسۍ نہٕ تیوٗت فون کَران کیٚنٛہہ یوٗتاہ أسۍ آز چھِ ہٮ۪کان کٔرِتھ برٛونٛٹھ ٲسۍ أسۍ کَران کتھٕ زٕ یا ترٛےٚ بس دَپان ٲسۍ زیادٕ فون کرو تہٕ اَمہِ سۭتۍ گژھٮ۪ن اَسہِ پونٛسہِ وارِیاہ زیادٕ ختٕم برٛونٛٹھ ٲسۍ نہٕ أسۍ ہٮ۪کان کٔرۍتھی کیٚنٛہہ آز چھِ تیٖژاہ سُہوٗلِیت آز چھِ تیوٗتاہ سُہوٗلِیت یِمو سٕماٹ فونو سۭتۍ آمِتۍ آز أسۍ ترٛےٚ ہتھ رۄپیہِ ترٛاوو رٮ۪تس سُنٛمبَتھ تہٕ أسۍ ہٮ۪کو آن لایَن شاپِنٛگ تہِ کٔرِتھ أسۍ ہٮ۪کو آن لایَن بِجلی فیٖس بٔرِتھ أسۍ ہٮ۪کو آن لایَن گیس فیٖس بٔرِتھ أسۍ ہٮ۪کو آن لایَن رِچارٕج کٔرِتھ أسۍ ہٮ۪کو آن لایَن اٮ۪گزام تہِ دِتھ وٕنۍکٮ۪ن چھُ سُہ سہوٗلِیت أسۍ ہٮ۪کو فونس پٮ۪ٹھٕے أسۍ ہٮ۪کو فون تہِ کٔرِتھ رٮ۪تس یوٗتاہ کرو تیوٗتاہ أسۍ ہٮ۪کہٕ نہٕ کِہیٖنۍ پونٛسہٕ تہِ ژھیٚنِتھ بیٚیہِ چھِ أسۍ کَران کٲم آز چھُ اگر اَسہِ آز چھِ پٮ۪وان ترٛاوُن یُس یہِ آز اگرَے اَسہِ آز چھِ ؤریَس سُنٛمب تہِ رِچارٕج گژھان اَسہِ چھِ پٮ۪وان ترٛاوُن زٕ ہتھ نَم زٕ ساس نَمنَمتھ رۄپیہِ ترٛےٚ ساس رۄپیہِ سُہ چھِ اَسہِ گژھان ؤریَس سُنٛمبتھ بیٚیہِ چھِ یِوان اَنلِمِٹٕڈ ڈاٹا آ بہٕ چھَس ترٛاوان زٕ ہتھ کُن تٲجی تتھ چھِ یِوان اَسہِ پٔر ڈے اکھ اکھ ڈۄڈ جی پی بیٚیہِ چھِ اَنلِمِٹٕڈ فون یوٗتاہ کَرو فون تیوٗتاہ آز چھِ سۄ سُہوٗلِیت فونَن آز اگرَے اَسہِ فوٹو آسٮ۪ن تُلٕنۍ پتہٕ آسَن تِم مان ژٕ دَپان چھِ وَنہِ کرہو فِلٹَر آز چھِ فونَس سۭتہِ سُہ تِم تہِ کیمرا درٲمٕتۍ تِمو سۭتۍ چھِ فِلٹَر تہِ ہٮ۪کان گٔژھِتھ بیٚیہِ چھِ تِم فو تِم یہِ ہسا یہِ آز چھِ فونَس سۄ سِکیٖم آز اگرَے کُنہِ جایہِ کیٚنٛہہ آسہِ پتہٕ چھِ فون ہٮ۪کان کٔرِتھ سُہ چھِ توٚتنسٕے واتان بیٚیہِ یوٗتاہ فون کَرو تیوٗتاہ سُہ اَمے سۭتۍ والے اَسہِ یوٗتاہ سُہوٗلِیت کہِ مطلب یِم سٕماٹ فون ٲسۍ اَمہِ سۭتۍ گوٚو اَسہِ وارِیاہ زیادٕ سُہوٗلِیت اَسہِ چھُنہٕ پٮ۪وان کُن گژھَنُے اَسہِ چھِ پٮ۪وان أنٛدرٕ کَنے فونَس سۭتۍ چھِ أسۍ کَران أنٛدرٕ کَنی فون یہِ سِم تہِ یَتھ ترٛاون رِچارٕج فونَس بیٚیہِ چھِ أسۍ کَران کٲم أسۍ چھِ بجلی فیٖس تہِ فونسٕے پٮ۪ٹھ بَران أسۍ چھِ گیس فیٖس تہِ فونسٕے پٮ۪ٹھ بَران أسۍ چھِ آن لایَن شاپِنٛگ تہِ کران فونسٕے پٮ۪ٹھ أسۍ چھِ اٮ۪گزام تہِ دِوان فونسٕے پٮ۪ٹھ اَمہِ سۭتۍ اَسہِ وارِیاہ تہِ وارِیاہ زیادٕ سُہوٗلِیت